سٔرفنگ چھُ زَبانہِ اَندَر مُختٔلِف معنے تہٕ مُختٔلِف چیٖزَن ہُند ناو ماننہٕ یِوان سرفِنگ یعنے اِنٹرنٮ۪ٹَس پٮ۪ٹھ مُختٔلِف چیٖز ہُند کھوج کَرُن تہٕ تِہُند ناو تہِ تِمَن مُتعلِق اِنفارمٮ۪شَن تہٕ حٲصِل کرٕنۍ تَتھ چھِ أسۍ سٔرفِنگ وَنان سٔرفِنگ سۭتۍ چھُ پٮ۪وٚو میانہِ زِندگی پٮ۪ٹھ واریاہ مَسبَت تہٕ پازِٹٮ۪و اَثر ییٚمۍ ہسا مےٚ مُختٔلِف چیٖزَن ہٕنز زانکٲری دِژ یِمَن چیٖزَن تہٕ یِمَن واقتَن تہٕ یِمَن حالاتَن مُتعلِق مےٚ زان ٲس نہٕ کٚیٚنہہ مےٚ سٔرفِنگ کٔرِتھ اِنٹرنٮ۪ٹَس پٮ۪ٹھ تِہُند زانکٲری تِہِنز ڈِٹٮ۪ل تِہِنز تَواریٖک تہٕ تِہُند اَندازٕ وُچھِتھ آو مےٚ سَمجھ یہِ مختٔلِف چیٖزَن ہُند اَصلی معنے تہٕ تِہِنز اَصلی تَواریٖکھ سٔرفِنگ سۭتۍ ہسا بڑاے میٲنۍ زَہانَتھ تہٕ سٔرفِنگ سۭتۍ ہسا میوٗل مےٚ میٲنِس اٮ۪جُکٮ۪شنَس منٛز واریاہ مدتھ یِم تہِ زانٕنۍ ٲسۍ چاہے میٲنۍ اٮ۪جُکٮ۪شَن ٲسۍ چاہے مےٚ اِنفارمٮ۪شَن گٮ۪در ٲسۍ کرٕنۍ سٲرٕے اِنفارمٮ۪شَن مِلے مےٚ اِنٹرنٮ۪ٹَس پٮ۪ٹھ سٔرفِنگ کرنہٕ سۭتۍ سٔرفِنگ کَرٕنۍ چھِ اکھ واریاہ اَہم چیٖز یۄس اِنسانَس ہوشیار تہٕ خبر دار بَناوان چھِ تہٕ چیٖزَن ۂنز زان دِوان چھِ تہٕ اِنٹرنٮ۪ٹَس پٮ۪ٹھ سٔرٕف کَرُن چھُ واریاہ آسان یَتھ منٛز أسۍ کُنہِ تہِ چیٖزُک حَوالہٕ دِتھ تَتھ مُتعلِق پوٗرٕ پوٗرٕ تہٕ صاف صاف زانکٲری حٲصِل کٔرِتھ ہٮ۪کان چھِ